ہیٚلو اَلسَلام علیکُم وعلیکُم السلام ٲں یہِ حظ مےٚ حظ ٲس تۄہہِ سۭتۍ اکھ کتھ کَرٕنۍ یہِ مےٚ چھِ ایکچؤلی پیٚٹ حظ ٲں ہُو کیٹ پٔرشیٚن کیٹ تٔمِس چھُ تٔمِس گٔے لگ بھگ پانٛژھ شےٚ دۄہ سۄ چھَنہٕ کھیٚوان کِہیٖنۍ بالکل نہٕ نَہ چھِ سۄ ترٛیش چیٚوان نَہ چھِ سۄ کیٚنٛہہ کھیٚوان ہُم چھِ نا تِہنٛد سُہ فوڈ آسان سۄ چھَنہٕ کِہیٖنۍ رَٹان مطلب بالکُلے چھَنہٕ سۄ رٹان کیٚنٛہہ اہن حظ بہٕ گٔیٚیَس بہٕ گٔیٚیَس سٹورس پٮ۪ٹھ ڈِپارٹمیٚنٹل سٹورس پٮ۪ٹھ مےٚ ووٚن تِمن مےٚ چھِ یِتھ کٔنۍ کیٹ تہٕ مےٚ دِیِو تُہۍ ٲں تٔمۍ سٕنٛدۍ ایٚکارڈِنٛگ کانٛہہ فوڈ تہٕ تِمو دیٛت مےٚ چھَنہٕ وۄنۍ پاے سُہ کیٛاہ چھُ کیٛاہ نہٕ چھُ تہٕ ٲں پٔرشیٚن کیٹ مےٚ چھَنہٕ زیاد نوٛالیج اَتھ بارَس مَنٛز کیٚنٛہہ مطلب سۄ کیٛاہ چھ مےٚ چھِ گۄڈنِچ لَٹہِ پیٚٹ حظ أنمژ تہٕ مےٚ چھُ وۄنۍ یہِ مطلب تکلیٖف تھوڑا سۄ ما چھِ کھیٚوٲنی کیٚنٛہہ تٔمس گٔے پانٛژھ شےٚ دۄہ مےٚ چھُ عذاب گَژھان مطلب بالکل سۄ چھِ وہی سُے سُے سُے چھُ آ آ نَہ سُہ چھُنہٕ نَہ نَہ سُہ دِژییوکھ مےٚ تہٕ مےٚ روٚٹ نہٕ سُہ کیٚنٛہہ مےٚ اوٚن یُہوے می او کنہٕ کیٛاہ ووٚنوٕ تۄہہِ یُہوے یُہوے اوٚن مےٚ

ٹھیٖک ٹھیٖک ٹھیٖک وۄنۍ گٔیٚیَس بہٕ اوترٕ ڈاکٹرس أکِس ویٚٹَنیرین ٲں ڈاکٹرس تہٕ تٔمۍ ووٚن دوٚپُن یہ چھُ وُنٛکیٚن یمن تھوڑا فٕلو ہیٛو آ آ تھوڑا ٹھیٖک ٹھیٖک تیٚلہِ چھُ ٹھیٖک ادٕ حظ ٹھیٖک چھُ اہن حظ مےٚ باسان بہٕ انَن یہِ تھوڑا کَریٛون اوترٕ گۄڈٕنِکیٚن أکِس دۄن دۄہَن دۄیہِ ترٛیٚیہ لَٹہِ آسہِ مگر تٔتھۍ دۄہَس گۄڈٕنِکِس تَمہِ پتہٕ ترٛوو أمۍ کھیٛون اہن حظ اۭں نَہ نَہ نَہ تہِ چھُس نہٕ گَژھان کیٚنٛہہ نَہ ییٚمہِ دۄہ أمۍ یہِ گوٚو نَہ أمِس ووٚمیٚٹ تَمہِ پَتہٕ ترٛوو أمۍ کھیٛون تَمہِ دۄہ پَتہٕ نَہ نَہ یہِ چھِ مےٚ گۄڈٕنِچ پیٚٹ مطلب لایفہِ مَنٛز اُلٹی تہٕ نَہ وۄنۍ چھیٚس نہٕ یوان أمس آے تٔمے اکہ دۄہ تہٕ بس تنہٕ پٮ۪ٹھ ترٛوو أمۍ کھیٛون چیٛون چلو ٹھیٖک چھُ ادٕ حظ ٹھیٖک چھُ چلو السلام علیکُم